ییٚمہِ ساتہٕ مےٚ وِزِٹ کوٚر بیٚکِس ڈِسٹرکَس منٛز یعنی کہ ڈِسٹرک اننت ناگَس منٛز اوس تَتہِ ٹوٗرِسٹ اَکھ تٔمۍ ٹوٗرِسٹَن ٲسۍ مےٚ گۄڈٕنِچ لَٹہِ ٲسۍ مےٚ ایٚکٕسپریٖنَس تَتھ یعنی کہ تَتھ کرنَس منٛز پتہٕ کٔر کٲم تٔمۍ ہایہِ مےٚ نَیہِ نَیہِ جایہِ یِم نہٕ مےٚ جایہِ آسہٕ پَیی تَتھ اَننت ناگہٕ کِس ڈِسٹرکَس منٛز تٔمۍ نیونَس بہٕ گۄڈٕنٮ۪تھٕے اورُوٗ وٮ۪لی نیونَس بہٕ تٔمۍ تٔمۍ نیونَس بہٕ یعنی کہ پہلگام پہلگامَس منٛز نیونَس بہٕ تٔمۍ بیٚتاب وٮ۪لی بیٚتاب وٮ۪لی پٮ۪ٹھ نیونَس بہٕ تٔمۍ کۄکَر ناگ کۄکَر ناگ پٮ۪ٹھ نیونَس بہٕ تٔمۍ وٮ۪ری ناگ یعنی کہ یِم یِم جایہِ ہایہِ مےٚ تٔمۍ ڈِسٹرک اننت ناگَس منٛز یِم نہٕ مےٚ آسہٕ پاے کِہیٖنۍ یُس مےٚ یہِ ٹوٗرِسٹ اوس یہِ اوس أمِس ٲسۍ زبردَس اٮ۪کٕسپریٖنٕس یہِ اوس زبردَس أمِس ٲسۍ ٹریک پاے أمِس ٲسۍ کولاۂے گِلیشَرَس پٮ۪ٹھ کَرٕنونَس بہٕ أمۍ ٹریک تَتھ زبردَس سُہ اوس زبردَس ہِلی اٮ۪رِیا تَپٲرۍ تہِ نیونَس بہٕ أمۍ مگر أمۍ ہٲو مےٚ زبردَس سُہ ٹریک یَپٲرۍ نہٕ مےٚ دُشوٲری گٕے کیٚنہہ مےٚ باسیے آسٲنی گٕے مےٚ پَکنَس منٛز یہِ اوس اَکھ زبردَس یعنی کہ یہِ ٹوٗرسٹ أمِس ٲسۍ واریاہ اٮ۪کٕسپریٖنَس یہِ اوس أمِس ٲسۍ اٮ۪کٕسپریٖنَس کم سے کم داہَن پَنٛدٕہَن ؤری یَن ۂنٛز ٲسۍ أمِس تہٕ أمِس ٲسۍ سارے جایہِ أمۍ نیونَس بہٕ لوکَل پٕلیسَن پٮ۪ٹھ تہِ یِمَن منٛز مَزٕ آو اَکھ لُطف اندوز یعنی کہ مےٚ آو بیوٗٹِفُل مطلب مےٚ آو تیُتھ مَزٕ آو مےٚ تَتہِ تہٕ یعنی کہ مےٚ اوس نہٕ بیٚیہِ تصَوُرٕے کوٚرمُت یِمہٕ جایہِ کیٛاہ وُچھٕ بہٕ لایفہِ منٛز یہِ أمۍ سٔندی بدولَت أمِس ٹوٗرِسٹ سٔنٛز بدولَت کَرِ مےٚ یِم وِزِٹ یِم جایہِ تہٕ یِم یِم نَیہِ نَیہِ جایہِ آسہٕ یہِ اوس تھوڑا دوٗرٕے سانہِ نِش یہِ اٮ۪رِیا مگر أمۍ ہوٕے مےٚ یِم سارے پٕلیسٕز اَصٕل پٲٹھۍ کَپٲرۍ کوٚت کیٛاہ چھِ گژھُن آسان تہٕ کَپٲرۍ کوٚت چھِ شاٹ کَٹ کَپٲرۍ چھِ ییٚلہِ بہٕ أمۍ نیونَس پہگام پہلگام چھِ بیوٗٹِفُل پٕلیس کٔشیٖرِ منٛز یور اِنٛڈِیاہٕکۍ پٮ۪ٹھ کیٛاہ اِنٛڈِیا نٮ۪بَر پٮ۪ٹھ تہِ ٹوٗرِسٹ چھِ یِوان سُہ جاے ہایہِ مےٚ تَتہِ ہایہِ أمۍ واریاہ واریاہ پٕلیسٕز مطلب تِم جایہِ یِم نہٕ مےٚ ؤنِس تانۍ آسہٕ بوزٕمَژٕ تہٕ وُچھمَژ تِنہٕ کِہیٖنۍ یِہٕے اٮ۪کٕسپریٖنَس ٲسۍ مےٚ أمِس سۭتۍ